اگر ہَسا أسۍ مین مین کامہِ وٕچھو بارہمُلہ ڈِسٹرکَس مَنٛز مین ایٚکٹِوِٹیٖز وٕچھو پَننِس بارہمُلہس مَنٛز یا مین ایٚنٹَرٹین اوپشَنز وِچھو بارہمُلہ ڈِسٹرکَس مَنٛز أسۍ ہَسا چھِ عموماً اگر ہَسا وٕنکیٚس کانٛہہ معموٗلی ٹورنامنٹ آسہِ سُہ تہِ ہَسا چھِ أسۍ بارہمُلہ بارہمُلہ جی ڈی سی کالجَس مَنٛز گِنٛدان تھیٹرس اگر أسۍ وٕچھو وِنکیٚس تھیٹرَن مَنٛز سا منٛز ہَسا چھُ یِوان اَسہِ وٕنکیٚس گورمنٹ ہاسپِٹَل بارہمُلہ اگر ہَسا أسۍ کانٛہہ کَلچرل اِویںٹ وٕچھو سوپر کَلچرل اِونٹَس مَنٛز ہَسا چھُ وٕنکیٚس أسۍ مُختلِف اِونٹ کران پَتہٕ اگر آسہِ اَسہِ مووی تھیٹر وٕچھو وٕنہِ ہَسا گوٚو نہٕ سٲنِس بارہمُلاہَس مَنٛز کانٛہہ تہِ مووی تھیٹر تھیٹر لانٛچ اَسہِ ہَسا چھُ گَژھِ جَلدی بارہمُلہ ڈِسٹرکَس مَنٛز مووی تھیٹر لانٛچ یِمو سۭتۍ پَتہٕ لُکھ ہیٚکَن تَتہِ پَننۍ مَزٕ تُلِتھ پَتہٕ اگر أسۍ سپوٹس پَتہٕ اگر أسۍ گِنٛدَن گراوُنٛڈٕچ کتھ کَرَو أسۍ ہَسا چھِ وٕنکن گِنٛدان جی ڈی سی بالہمُلہَس مَنٛز مُختلِف گیمہٕ پَتہٕ اگر أسۍ پارکہٕ وٕچھو یا گاڑنٛز وٕچھو اَسہِ ہَسا چھِ اکھ پارَک تِمو مَنٛز یۄس ہَسا اَسہِ لَکٕٹۍ مَکٕٹۍ پارَک چھِ مگر خوٗبصورَت پارَک تہِ چھِ یتھ أسۍ وَنان چھِ ایکو پارَک ایکو پارَکہِ مَنٛز تہِ ہَسا چھِ وِنکٮ۪ن یِوان جایہِ جایہِ پٮ۪ٹھ لُکھ تمیُک نَظارٕ کَرنہٕ یمہِ سۭتۍ تِہٕنٛد دِل چھِ گَژھان شاد پَتہٕ اگر أسۍ پانَس نَزدیک وٕچھو یوٚت ہَسا أسۍ چھِ گَژھان اَسہِ ہَسا چھُ وِنکیٚس پَنِنۍ یہِ پانڈَو پارَک پَٹَن نَزدیٖک أسۍ ہَسا چھِ بارہمُلہ ڈِسٹرکَس مَنٛز پیٚوان أسۍ ہَسا چھِ زیادٕ لایک کران پانڈَو پارکہِ مَنٛز گَژھُن بیٚیہِ ہَسا چھِ أسۍ أسۍ ہَسا چھِ بیٚیہِ بارہمُلہ تہِ مُختلِف پارکَن مَنٛز گَژھان یِمَن ہَسا چھُنہٕ اَسہِ کُنہِ تہِ پارکہِ چھُنہٕ اَسہِ پیٚوان فری گَژھُن کِہِیٖنۍ اَسہِ ہَسا چھُ خٲلی وٕنکیٚس اگر أسۍ وٕچھو سۄ پارَک ہَسا چھِ ڈِسٹرک بَڈگامَس مَنٛز یِوان کُنٛزَر پارَک تتھ مَنٛز ہَسا چھ آز تراوان فری یۄس ہَسا سٲنۍ ایکو پارَک چھِ بارہمُلہَس مَنٛز اتھ ہَسا چھِ اَسہِ پیڑ پیٚوان کَرُن اتھ ہَسا چھِ اَسہِ فیس پیٚوان بَرُن اَسہِ چھُ وٕنکیٚس ییٚتَس اکھ لَکٕٹۍ موٚکل ایٚگزامپٕل یمو دیتمُت گَنڈولا گَنڈولا نَسا ہیٚکہِ نہٕ اکھ غریب ایٚفٲڈ کٔرِتھ کہِ نَسا ہیٚکہِ اکھ غریٖب طَبقُک غریب طَبقُک نَفَر گَنڈولہُک مَزٕ تُلِتھ تکیازِ گَنڈولا ہَس ہَسا چھِ اَسہِ وٕنکیٚس ساس رۄپیہِ تہِ فیس سَتھ ہَتھ رۄپیہ تہِ فیس یُس نَسا اکھ غریب ہیٚکہِ یوٗتاہ فیس دِتھ کِہِیٖنۍ پَتہٕ اگر أسۍ پَنٕنۍ اَوُٹ سیٚرکٕلِچ پارَک وٕچھو اَفروَٹھ پیٖک اَفروَٹھ پیٖکَس پٮ۪ٹھ تِہ ہسا چھِ گَژھان واریاہ لُکھ اَفروَٹھ اَفروَٹھ پیٖکَس پٮ۪ٹھ ہَسا چھِ زیادٕ لُکھ گَژھان بیٚیہِ ہَسا چھُ وٕنکٮ۪ن زیادٕ سِیاح اَسہِ تہِ اور واتان تکیاز تِم ہَسا چھِ پنُن سٲر کران اَفروَٹھ پارکہِ مَنٛز گُلمَرگَس ہَسا چھِ اَسہِ مَشہور بیاکھ اکھ پارَک یَتھ أسۍ وَنان چھِ چِلرَنز پارک وِنکٮ۪ن ہَسا چھِ چھِکھ نہٕ أسۍ پَنٕنۍ بَچے یٲتۍ تتھ پارکہِ مَنٛز تمہ پارکہِ ہُنٛد مَزٕ تُلنہِ گَژھان کِہیٖنۍ تہِ اتھ مَنٛز ہَسا چھُ ونکیٚس اتھ مَنٛز ہَسا چھُ ونکیٚس لَکٕٹۍ بٔڑ گَژھان یِم اتھ پارکہِ مَنٛز پَنُن مَزٕ چھِ تُلان بیٚیہِ ہَسا چھَنہٕ اَسہِ اتھ پارکہِ تہِ پیٚوان أسۍ نَسا چھِنہٕ اتھ پارکہِ تہِ فری ہیٚکان گٔژھِتھ کِہینۍ امہِ پارکہِ خٲطرٕ تہِ ہَسا چھُ اَسہِ پیڑ پیٚوان ضروٗری اَسہِ ہَسا چھ امہِ پارکہِ ہِنٛد خٲطرٕ تہِ فیٖس پیٚوان دیُن تہٕ بیٚیہِ چھو تُہۍ وَنان بارہمُلاہَس مَنٛز سپوٹس فیسَلٹی کم چھِ بارہمُلاہَس مَنٛز ہَسا چھِ اَسہِ واریاہ سپوٹس فیسَلٹی وِنکیٚس اَویل اَیٚولیبٕل بارہمُلاہَس مَنٛز ہَسا چھ اَسہِ وِنکیٚس واریاہ سپوٹس فیسَلٹی اَیٚولیبٕل